مےٚ کوٚر اَمہِ موٗجوٗب تَتہِ ایٚڈمِشن تِکیٚازِ تَتہِ چھ واریاہ اَصٕل اینوٕرامینٹ تَتہِ ٹیٖچر تہِ چھِ واریاہ اَصٕل تَتہِ چھِ پرناوان تہِ واریاہ زیادٕ اَصٕل اور تَتہِ چھِ تَمیُک رِزلٹ تہِ واریاہ اَصٕل نیران زیادٕ کھۄتہٕ زیادٕ چھِ تَتہِ ٹیٖچر واریاہ زیادٕ پَرناوان بیٚیہِ چھِ تَتہِ فریٚنٛڈلی ایٚٹموسفِیر تَتہِ چھُ نہٕ شور شرابہٕ نہٕ کیٚنٛہہ بیٚیہِ چھُ تَتہِ اَصٕل اَگر کانٛہہ نیٖڈی ویٖڈی آسہِ تَتہِ چھ یِوان کنسیشن کرنہٕ بیٚیہِ چھ یِوان تَتہِ سکالرشپ تہِ اویلیبل چھ تَتہِ سورُے